اَلسلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک سٲری ٹھیٖک تُہۍ چھُو حظ ٹھیٖک مِٹھٲے چھا اَتہِ کیٚنہہ لڈوٗ اَسہِ ٲسۍ یِمَے مِٹھ یہِ لڈوٗ رَسہٕ گول بیٚیہِ سون پاپڈی چھا اَتہِ اچھا ٹھیٖک

اَہَن حظ تَمۍ پٮ۪کٕڈٕے اۭں ڈَبہٕ بنٲیِتھ اۭں ڈَبٕے چھِ اَسہِ نِنۍ لگ بَگ ڈۄڈ ہَتھ نہ الگ الگ چھِ نِنۍ مطلب پے یہِ ڈَبہٕ ہا پیکٕڈ یِم آسان چھِ تِمَے اۭں ٹوٹَل چھِ اَسہِ ڈۄڈ ہَتھ نِنۍ ژور پانٛژھ قٕسٕم

اَہَن حظ اۭں

اچھا ٹھیٖک حظ چھُ تیٚلہِ کَرہو بہٕ فون تہٕ ٹھیٖک چھا اَسہِ چھِ یِم اَٹھووُہِمہِ ہُہ ضوٚرَتھ اۭں

اۭں اَہَن حظ آ ڈۄڈ ہَتھ ڈَبہٕ آدٕ سا تُلِو